ایٚکچُلی چھُس بہٕ پرٛٮ۪فَر کَران نا اِنٹَرنیٚٹ بٮ۪نٛکِنٛگٕے پٔرسٕنَل فیس ٹُہ فیس ہاں پٔرسٕنَل فیس ٹُہ فیس چھُ اَکھ کہِ مطلب سِکیورٹی چھِ زیادٕ روزان تَتٮ۪ن ہٮ۪کو أسۍ سیوٚد ؤنِتھ فیس ٹُہ فیس اَہَن سا یہِ پرٛابلِم چھِ مگر یہِ چھُ آسان ٹایم کَنزیوٗمِنٛگ یُس اِنٹَرنیٚٹ یہِ چھُ اِنٹَرنیٚٹ بٮ۪نٛکِنٛگ چھُ سُہ چھُ ٹایِم گژھان واریاہ زیادٕ مطلب بَچان اَسہِ چھِ لٲنہِ پٮ۪وان روزُن کِہیٖنۍ بٮ۪نٛکَن پٮ۪ٹھ اور أسۍ کیٛاہ کَرو کٲم اَسہِ چھُنہٕ بیٚنکَس پٮ۪ٹھ گژھُن ییٚتہِ پٮ۪ٹھ کَڑُن ٹایم تَمہِ خٲطرٕ کینٛہہ پنٛنہِ کَنوینٮ۪نسی حِساب گَرِ اور أسۍ چَلاوَو اِنٹَرنیٹ اور کیٛاہ چھِ وَنان ژٕ اَکھ چھُ یہِ ٹایم مطلب بَچاوان أسۍ بیٚیہِ چھِ پنٛنہِ کَنویٖنٮ۪نس حِساب